مےٚ چھِ وارِیاہ بَیوگیس پٕلانٹٕس وُچھمِتۍ یِمن منٛز دیٖن بنٛدھوٗ بَیوگیس پٕلانٛٹ چھُ گیاترٛی ماڈل چھُ تنو ماڈل چھُ کرٛشنا بَیوگیس پٕلانٛٹ چھُ مٔنیٖپال ماڈل چھُ سُفیرِکٕل بَیوگیس پٕلانٛٹ چھُ اشٹرا ماڈل چھُ بِلرمیتھ ماڈل چھُ یُس بَیوگیس چھُ آسان اتھ منٛز چھُ آسان مِکٕسچر وارِیاہن گیسَن ہنٛد یِتھ پٲٹھۍ زن میٖتھین چھُ کاربن ڈای آکسایِڈ چھُ تہٕ بیٚیہِ چھُ اتھ مںٛز کیٚنٛہہ مقدار آسان باقین گیسَن ہُنٛد تہِ یِم پرٛڈیٛوس چھِ آسان گٔمِتۍ ایٚن ایٚروبِک ڈایجیٚشن آف آرگنِک میٹرٕ پٮ۪ٹھ